اَسَلامُ علیکُم مےٚ چھُ باسان مےٚ چھُ پنٕنۍ بِگٮ۪سٹ یۄس مےٚ ساروے منٛزٕ بٔڑٕ سٕٹرٛنٛگٕتھ چھِ سۄ چھِ مےٚ باسان یہِ کہِ بہٕ چھَس اَکھ ریشنَل تھوڑا زیادٕ تہِ وَنو نہٕ کینٛہہ پرٛٮ۪کٹِکَل تھوڑا تہٕ مگر تھوڑا بہت پرٛٮ۪کٹِکَل یہِ چھُ مےٚ باسان پنٕنۍ پانَس پانہٕ پنٛنِس منٛز پٔزۍ پٲٹھۍ اَکھ سٕٹرٛنٛگٕتھ تہٕ کیٛازِکہِ بہٕ چھَس ہمیشہِ آسان پازِٹِو مےٚ پیوٚ وٕنۍکٮ۪ن یَتھ کۄسچَنَس پٮ۪ٹھ سونٛچُن مےٚ آسیا پٔزۍ پٲٹھۍ کانٛہہ ویٖکنٮ۪س مطلب ییٖژاہ چھِ مےٚ پازِٹوٹی آسان مایِنٛڈَس منٛز تہٕ بہٕ چھَس پرٛٮ۪تھ ساتہٕ آسان پازِٹِو پازِٹِوٕے یوت سونٛچان مےٚ چھُنہٕ زیادٕ نَگیٹِوِٹی چھَنہٕ مےٚ مایِنٛڈَس منٛز یِوان آ کُنہِ ساتہٕ چھِ گژان سُہ چھِ سُہ

تہٕ یا ڈٮ۪سِجَن اگر نیُن آسہِ کانٛہہ بہٕ چھَس واریاہ اَصٕل پٲٹھۍ ایٖزِلی ہٮ۪کان کانٛہہ تہِ چیٖز ڈسِجَن کانٛہہ تہِ ڈٮ۪سِجَن نِتھ سوٗنٛچِتھ سَمجِتھ بہٕ چھَس دَپان اَتھَس اَصٕل پٲٹھۍ یہِ اِنسان سونٛچہِ کٕہٕنۍ ڈٮ۪سِجَن آسہِ نہٕ اِنسانَس سُہ کیںٛہہ یُس غلط گژھِ تہٕ یِم چھِ مےٚ باسان بَجہِ پنٛنِس پانَس منٛز سٕٹرٛنٛگتھٕ یِم نہٕ بہٕ عام لُکَن منٛز چھَس وٕچھان کِہیٖنۍ کیٛازِکہِ ییٚلہِ لُکَن ہُنٛد وٕچھان چھِ تِم چھِ دَپان ہے بہٕ نَے ہٮ۪کہٕ نہٕ یہِ نِتھٕے بہٕ نَے ہٮ۪کہٕ ہورٕ گٔژھتھٕے بہٕ نَے ہٮ۪کہٕ یہِ کٔرۍتھٕے بہٕ نَے تِم مَسلہٕ چھِنہٕ مےٚ کِہیٖنۍ اگر مےٚ کانٛہہ تہِ چَلینٛج آسہِ لایفہِ ہِٕنٛز بٕتھِ کَنۍ مےٚ چھُ باسان ایٖزِلی ہٮ۪کہٕ بہٕ سُہ کٔرِتھ رۄبہٕ سٕنٛدۍ مَدتہٕ سۭتۍ اللہ تعلیٰ ہَن چھِ مےٚ یِم کالٹی دِژمٕژ تہٕ بہٕ چھَس ہمیشہِ چھَس بہٕ سونٛچان پازٹِوِٹی پازِٹِوِٹی پازِٹِوِٹی بہٕ چھَس روزان پرٛٮ۪تھ کُنہِ چیٖزَس ریٚلِوٮ۪نٛٹ پازِٹِو مےٚ چھُنہٕ زٕہٕنۍ یِوان یہِ خیال کہِ مےٚ چھِ یہِ کٲم کَرٕنۍ بہٕ ہٮ۪کا کٔرِتھ بہٕ چھَس دَپان رۄبَن چھِ دِژمٕژ ہِمت کیٛازِ ہٮ۪کو نہٕ کٔرِتھ تہٕ یہِ چھِ مےٚ باسان ساروے منٛز بٔڑ پنٛنِس پنٛںِس پانَس منٛز اَکھ سٕٹرٛنٛگٕتھ اَکھ تہٕ ویٖکنٮ۪سٕز چھِ مےٚ ویٖکنٮ۪س چھِ مےٚ یی کہِ مےٚ چھُ باسان بہٕ چھَس بروس کران لُکَن پٮ۪ٹھ زیادٕ کہِ اگر مےٚ کانٛہہ کَرِ اَصٕل پٲٹھۍ کَتھ تہٕ مےٚ چھُ باسان یہِ چھُ پوٚزُے وَنان مےٚ چھِ باسان مطلب مےٚ چھِ کیٛازِکہِ مےٚ چھُ باسان پانہٕ یِتھ پٲٹھۍ بہٕ چھَس سونٛچان شاید چھِ لُکھ تہِ سونٛچان اِتھَے پٲٹھۍ تہٕ بہٕ چھَس ٹرٛسٹ نِوان جلدی کٔرِتھ مےٚ چھُ باسان نا یہِ چھِ پوٚز وَنان ہُہ چھُ پوٚز وَنان تہٕ یہِ بہٕ چھَس نِوا ن بروس کٔرِتھ جلدی یہِ چھِ مےٚ باسان ویٖکنٮ۪س اَکھ تہٕ زیادٕ ویٖکنٮ۪سَن پٮ۪ٹھ ہٮ۪کہٕ نہٕ بہٕ زیادٕ وٕنِتھ کِہیٖنۍ کیٛازِکہِ مےٚ چھِنہٕ باسان تیٖژاہ ویٖکنٮ۪س چھِ مےٚ کینٛہہ تہٕ یہِ تہٕ سٕٹرٛنٛگتھٕ چھِ مےٚ واریاہ زیادٕ سٕٹرٛنٛگتھَن ہُنٛد چھُ وَ باسان کہِ رۄبَن چھِ مےٚ گۄڈنِچ کَتھ چھِ مےٚ یہِ ساروے منٛز بٔڑ سٕٹرٛنٛگٕتھ کہِ بہٕ چھَس پنٛنِس پانَس مانان بہٕ چھَس سٕٹرٛانٛگ تمہِ پَتہٕ چھِ مےٚ پَتہٕ سارے سٕٹرٛنٛگتھَے باسان پانہٕ پنٛنِس پانَس منٛز یہِ چھِ اَکھ گۄڈنِچ سٕٹرٛنٛگٕتھ کہِ پَنُن پان مانُن کہِ مےٚ منٛز چھِ رٔتۍ چیٖز مےٚ منٛز چھِ اَصٕل چیٖز مےٚ منٛز چھُ رۄبَن تھامژٕ یِم کالِٹی مےٚ منٛز چھِ رۄبَن دِژمٕژ یِم طاقت یِم طاقت یِم طاقت تہٕ کیںٛہہ کینٛہہ چھَس بہٕ وٕنۍکٮ۪ن ہٮ۪کان پرٛزنٲیِتھ تہِ پنٛںِس پانَس منٛز مےٚ چھُ باسان بہٕ چھَس بولڈ بہٕ ہٮ۪کن مطلب کانٛہہ باسہِ اِنسان یُس باسان چھُ ساروے منٛز دُنیاہَس منٛز سکھ ماٹِویٹ کَرُن کُنہِ چیٖز خٲطرٕ مےٚ چھِ باسان یہِ ہٮ۪کَن بہٕ ایٖزِلی ماٹِویٹ کٔرِتھ پنٛنِس ریشنَل آسنہٕ سۭتۍ پنٛنہِ سٕٹرٛنٛگتھٕ سۭتۍ تہٕ یِم چھِنہٕ یہِ چھِنہٕ پَنُن تہِ آسان کینٛہہ تہٕ یہِ چھُ آسان رۄبَن کٲنٛسہِ منٛز دیُتمُت کینٛہہ اَصٕل تہٕ اَمیُک کرٛیٚڈِٹ چھَس نہٕ بہٕ پانَس دِوان کینٛہہ یہِ چھُ رۄبہٕ سٕنٛز عنایت تہٕ یہِ ہٮ۪کو ؤنِتھ یہِ کہِ یہِ ہیٚکہِ رۄبٕے یہِ ہیٚکہِ یِم چیٖز اِنسانَس دٮ۪ماغَس مںٛز ترٛٲیِتھ کہِ یہِ ہیٚکہِ یہِ ہیٚکہِ گٔژھِتھ کیٛازِکہِ یِم چیٖز مےٚ یِم سٕٹرٛنٛگتھٕ بہٕ پانَس منٛز چھَس وٕچھان سُہ ہیٚکہِ نہٕ اَکھ اِنسان بَنٲیِتھ تیٖژاہ سٕٹرٛنٛگٕتھ ہیٚکہِ نہٕ اَکھ اِنسان پانَس دِتھ کینٛہہ مےٚ چھِ باسان یہِ ہیٚکہِ کانٛہہ پیٚٹھمٕے طاقت ٲسِتھ یُتھ اِنسانَس یِم سٕٹرٛنگٕتھٕ ہیٚکہِ عطا کٔرِتھ وٕنۍکٮ۪ن چھَس بہٕ ییٚکیٛاہ مےٚ چھُ مطلب واریاہ زیادٕ پازِٹِوِٹی وٕنۍکٮ۪ن تہِ یِوان پانَس منٛز مےٚ چھُ باسان اگر اِنس اگر بہٕ وٕنۍ یژھٕ مےٚ چھُ کینٛہہ تہِ کَرُن مطلب مےٚ چھُ پونٛسہٕ زینٕنۍ مےٚ چھِ باسان مےٚ منٛز چھِ تیٖژاہ اللہ تعلیٰ ہَن دِژمٕژ ہِمت یوٗتاہ پَٹَنشَل دیُتمُت مےٚ چھِ باسان مےٚ اگر کانٛہہ تہِ چَلینٛج تھایَن بٕتھِ کَنۍ دَپَنۍ یہِ چھُے کَرُن بہٕ کَرٕ برابر بہٕ ہٮ۪کہٕ ایٖزِلی کٔرِتھ بہٕ ہٮ۪کہٕ ایٖزِلی پونٛسہٕ أنِتھ مےٚ چھُ باسان اگر مطلب محنت آسہِ کَرٕنۍ تہٕ مےٚ چھِ کَنسِسٹَنسی روزان چیٖزَن مےٚ چھُ ڈِسٕپٕلٕن روزان چیٖزَن ہُنٛد تہٕ ییٚکیٛاہ وٕنۍکٮ۪ن چھَس بہٕ دِوان یَتھ منٛز یہِ ڈاٹا مےٚ چھُ باسان کہِ ہَنٛڈرَنٛڈ پٔرسَنٛٹ بہٕ وَنہٕ تی یہِ ضٔروٗرت لَگہِ تہٕ یِم چھِ مےٚ باسان یِم چیٖز چھِ یِم نہٕ وٕنۍکٮ۪ن اَکثر لُکَن منٛز چھِ لَبنہٕ یِوان کینٛہہ تہٕ یِم چھِ مےٚ باسان پانَس منٛز سٕٹرٛنٛگتھٕ پنٛنہِ تہٕ باقٕے شُکریہ